مےٚ کریو فون آرڈَر تھرٛوٗ ایٚمیزان ایم آی یُک ایم آی یُک فون مےٚ اوس باسان واریاہ اَصٕل پرٛوڈکٹ آسہِ مےٚ ٲس کٔرمٕژ اُمید یہِ آسہِ واریاہ اصل فون پانٛژھ ساس ایم ایچ بیٹرٛی ٲسٕس لیکِن ییٚلہِ مےٚ سُہ چارٕج کوٚر گۄڈنِک لَٹہِ دۄن ترٛٮ۪ن دۄہَن چَلیو سُہ ٹھیٖک اوس سُہ واریاہ اَصٕل بیٹرٛی بیک اَپ نیران تَمہِ پَتہٕ گٔے کٲم دۄیہِ ترٛیٚیہِ دۄہہِ تَتھ اوس نیران بیٹرٛی گَنٛٹہٕ ترٛےٚ گۄڈنٮ۪تھٕے ڈِفیکٹ درٛاوُس تَتھ گۄڈنٮ۪تھٕے درٛاوُس یِہوٚے تَتھ تَتھ اوس نیران بیٹرٛی ٹایم واریاہ کَم تَمہِ پَتہٕ گوٚو تَتھ ڈِسپٕلے یَس تھوڑا پرٛابلِم اَتھ ٲس لایٹ گَژھان کَم زیادٕ پانَے تاپہٕ وِز ٲس نہٕ اَتھی یِوان بِلکُل کِہیٖنۍ اَتھ ٲس پٮ۪وان پٮ۪ٹھ تھاوٕنۍ دٔجۍ وٕج کینٛہہ اَدٕ اوس ڈِسپٕلے یَس اَتھِ یِوان تَمہِ وَرٲے اوس نہٕ اَتھی یِوان اَتھ ٲس نہٕ بالکُل ٹوٹلی یِوان تاپَس اَتھی ڈِسپٕلے تہِ ٲس اَتھ مےٚ باسان ڈُبلِکیٹ سۄ درٛاے اَتھ خرابٕے بیٚیہِ سپیٖکَر گۄڈنِکٮ۪ن دۄہَن اوس اَتھ چَلان سپیٖکَر اَصٕل شور اوسٕس نہٕ یِوان کِہیٖنۍ نایِز کٮ۪نسٕلیشَن ٲسٕس پَتہٕ وارٕ وارٕ یُتھُے آواز ٲسۍ فُل تھاوان اَتھ ٲس گژھان کٲم اَتھ اوس یِوان شور واریاہ زیادٕ اَمہِ سۭتۍ اوس کَنَن دَگ تہِ کَران بیٚیہِ ٲس نایِز پوٚلیوٗشَن پھٔہلان اَتھ ٲس واریاہ زیادٕ نایِز کَنسلیشَن کَم گٔمٕژ کینٛہہ ٹایمہٕ بعد ییٚلہِ یوٗز کوٚر یہِ اَتھ ٲس گٔمٕژ واریاہ زیادٕ پرٛابلِم سپیٖکَرس سپیٖکَر تہِ اوس اَتھ بیوٗٹھمُت سُہ تہِ درٛاو ڈُبلِگیٹ تَمہِ پَتہٕ گٔے کٲم اَتھ ٲسۍ ٹاوَر ٹاوَر ٲسۍ یَتھ یِوان گۄڈٕ اَصٕل اَصٕل پَتہٕ گٔے اَتھ تِم تہِ اَتھ ٲسۍ نہٕ پَتہٕ ٹاوَر تہِ یِوان کِہیٖنۍ وَقتَس پٮ۪ٹھ فون اوس پٮ۪وان گَرِکٮ۪ن کَرُن یا اوس کینٛہہ مجبوٗری آسان گَرِکٮ۪ن یا کانٛہہ رِشتہٕ دارَس ٲسۍ مجبوٗری آسان کانٛہہ اوس گُزران پَتہٕ اوس پٮ۪وان فون کَرُن مجبوٗری وِز یا گٔرل فرٛٮ۪نٛڈ ٲس فون پٮ۪وان کَرُن تٔمِس سۭتۍ آسہٕ پَتہٕ دۄہَے دۄہَے لَڑایہِ گژھان دَپان ژےٚ چھی یِوان صِرف سُچ آف مگر اَتھ چھِ پرٛابلِم یِہوٚے زِ اَتھ ٲس ٹاوَر پرٛابلِم فونَس اَتھ ٲسۍ نہٕ ٹاورٕے یِوان کُنہِ ٹاوَر اگر دَہ کِلوٗ میٖٹَر دوٗر آسہِ ہا پانٛژھ کِلوٗ میٖٹَر دوٗر اَتھ ٲسۍ نہٕ بِلکُل تہِ ٹاوَر یِوان کِہیٖنۍ کُن بالَس پٮ۪ٹھ گژھٕ ہَو اَتھ ٲسۍ نہٕ ٹاوَر تہِ یِوان کِہیٖنۍ تَمہِ پَتہٕ گٔے اَتھ اَتھ اوس رنٛگ پٔتۍ کِنۍ گۄڈٕ شاینی واریاہ زیادٕ تَمہِ موٗجوٗب گٔے مےٚ فون واریاہ زیادٕ خۄش مےٚ دوٚپ اَتھ تھٲے اَسہِ شایِن رنٛگ اَصٕل پَتہٕ گٔے کٲم وارٕ وارٕ سُہ رنٛگہٕ چھَتیو اَتھ کٔژَن تام دۄہَنٕے منٛز یہِ اوس رنٛگ تہِ اوس سُہ ڈُبلِکیٹ کیمرا گۄڈنِکٮ۪ن دۄہَن اَتھ اوس تورٕ لیٖکھِتھ یہِ چھُ ٹُوَنٹی میگا پِکسَل کیمرا مےٚ دوٚپ ریٚڈمی یَس ٹُوَنٹی میگا پِکسَل کیمرا آسہِ بیٚیہِ چھِ سَستہٕ تہٕ یہِ بہٕ ہٮ۪من مگر کٲم کیٛاہ گٔے تَتھ درٛاو کیمراہَس تہِ کَمٕے ٹایم اَتھ ٲسۍ نہٕ فوٹو تہِ پَتہٕ وۄتھان سیوٚد کِہیٖنۍ اَتھ ٲسۍ یِوان گرٛینٕز بیٚیہِ سۄ شیڈ اوس کَم ہایلایٹ زیادٕ زَن اوس کیٖپیڈ دار فون سۭتۍ تُلان واریاہ زیادٕ خراب درٛاو یہِ فون بہٕ چھُس یَژھان وۄنۍ یِہوٚے وَنُن